اَسَلام علیکُم تُہۍ چھُوا جُنید متوٗ ٹوٗر اینٛڈ ٹرٛاولٕز جُنید صٲب چھُوا جِناب اَسہِ ہَسا اوس گژھُن اٮ۪کٕسکَرشَن چھُ گژھُن گَرِکٮ۪ن یِمَن چھُ گژھُن یور کیرَن ویلی یۄس ییٚتہِ چھِ کُپوارِ چھِ اَسہِ اوس توٗرۍ گژھُن فیملی مگر مسلہٕ چھُ یِتھ پٲٹھۍ أسۍ چھِ فیملی منٛز لگ بگ اَلہٕ پَلہٕ پٕنٛژٕ تہٕ شَتوُہ نَفَر تہٕ اَسہِ چھِ گٲڑۍ گَرِ اَسہِ چھِ یہِ لۄکٕٹۍ گاڑِ اَکھ زٕ گَرِ مگر تَتھ منٛز واتو نہٕ أسۍ کینٛہہ اَوَے کوٚروٗ اَسہِ تۄہہِ فون اَمہِ مۄکھ اَسہِ دوٚپ تُہۍ ؤنِو تُہۍ دِیو اَسہِ بٔڑۍ پَہَن گٲڑۍ تُہۍ ؤنۍ تو گٲڑۍ کوٚس کوٚس چھِ اٮ۪ویلیبٕل وٕنکٮ۪نَ تہٕ اَسہِ چھِ تقریٖبن مےٚ باسَان اگر تۄہہِ لَۄکٕٹۍ اَکھ بَس آسوٕ سۄ مِنی بَس چھَنہ یہِ چھِ آسَان ٹٮ۪مپو بَس اگر سۄ چھو تۄہہِ تہٕ سوے سوٗزۍ زیوٚ اَسہِ چھِ کۄلگامہِ پٮ۪ٹھ چھِ اَسہِ گژھُن أسۍ واتو گَھنٹہ گر کۄلگامِس نِش اَسہِ چھِ ضروٗرت یہِ زٕ اگست اگر تَمہِ دۄہ تۄہہِ ییٚلہٕ چھُ کانٛہہ گٲڑۍ تہٕ یہِ کٔرۍ تو سانہِ خٲطرٕ اٮ۪رینٛج تہٕ بیٚیہِ گژھِ ڈرٛایوَر آسُن واریاہ زیادٕ شٔریٖف تِکیازِ یَتھ منٛز چھِ فیملی مےٚ تہٕ ڈرٛایوَر گوٚژھ نہٕ آسُن یہِ اورٕ یورٕ کینٛہہ یہِ گوٚژھ آسُن بَڈٕ معتبر آیَس منٛز اِنسان تہٕ اَسہِ چھِ بیٚیہِ واریاہَن جایَن تَتہِ پٮ۪ٹھ تہِ گژھُن اَسہِ چھُ گژھُن تَتہِ پٮ۪ٹھ دِمو أسۍ أکِس نایٹَس بیٚہمو أسۍ تَتہِ بیٚیِس نایٹَس گژھو أسۍ گُلمرگ اَسہِ چھُ تور گژھُن بیٚیہِ چھِ اَسہِ نٮ۪برِم کینٛہہ مٮ۪ہمان تہِ یِمَن تہِ چھِ تور گژھُن یِمَن تہِ چھُ وٕچھُن تَتہِ تہٕ اَمے خٲطرٕ کَریو تۄہہِ فون تُہۍ ؤنۍ تو اسہِ گژھا اٮ۪رینٛج یہِ گٲڑۍ تہٕ بیٚیہِ کوٗتاہ رٔٹِو تُہۍ توٚتانۍ اگر تُہۍ دۄہ حِساب چھُ ہٮ۪وان سۄتہِ گژھِ ریٹ ٹھیٖک یا اگر تُہۍ ہُتھ پٲٹھٮۍ چھُ ہٮ۪وان کیاہ چھِ وَنَان اَتھ ہُکَس منٛزٕے سیوٚدُے ژٔٹِتھ کوٗتاہ چھُ ہٮ۪وَان تُہۍ تہٕ سُہ تہِ ؤنۍ زیوٚ اَسہِ تہٕ اَتھ کٔرۍ زیوٚ کٲم اَتھ کٔرۍ زیوٚ پَنٕںۍ یۄس حظ یہِ وَٹٕزَایپَس کٔرۍ زیوٚ تُہۍ یہِ سٮ۪نٛڈ ڈِٹیل پَنٕنۍ یس تۄہہِ چھو تہٕ پیمَنٛٹ کَتھ پٮ۪ٹھ کٔتھ پٲٹھۍ چھِ ترٛاوٕنۍ سۄتہِ ؤنۍ زیوٚ اَسہِ تہٕ بیٚیہِ ایٖزیو تَمہِ دۄہ سُلی زٕ اَگست ایٖزیو سُلی پَہَن تہٕ اَسہِ چھُ سُلی گژھُن یورٕ تہٕ باقٕے وَسَلام